ہیٚلو اَسلام علیکُم تُہۍ چھُو حظ یہِ رافِیا ٹیٖچَر آ أسۍ حظ چھِ یہِ پیرنٛٹ سہرِیٖنٕنۍ أمِس حظ چھِ تھوڑا پرٛابلِم أمِس چھِ میتھ سَبجَکٹَس منٛز چھِ تھوڑا پرٛابلِم أمِس وۅنۍ چھَس بہٕ دَپان کہِ أمِس کَرٕہو تھوڑا کوچِنٛگ تۄہہِ نِش تہٕ یہِ تَمہِ خٲطرٕ کیٛاہ حظ چھُ اَسہِ کَرُن أمِس چھِ واریاہ میتھَس منٛز ویٖکنٮ۪س یہِ حظ چھُ پَران ایٹتھَس اَہَن حظ وۄنۍ چھِ أمِس ٲخٕر ہایَر کلاسِز تَمہِ کِنۍ دوٚپ یہِ أسۍ کہِ أسۍ کَرو أمِس کوچِنٛگ تہِ وۅنۍ اگرے حظ تۄہہِ آسوٕ ٹایِم مطلب فرٛی تُہۍ ؤنِو تیٚلہِ حظ کَتھ ٹایمَس منٛز یِمو أسۍ تۄہہِ کُس حظ ٹایِم چھُ فرٛی

اَچھا اَچھا اَہَن حظ تۄہہِ کٔرِو گۄڈٕ أمِس اِیکزام

اَدٕ حظ ٹھیٖک ٹایمِنٛگ کیٛاہ چھِ ژور بَجے پَتھ یہِ کَتٮ۪ن حظ چھِ یہِ اورینٹَل کَتٮ۪ن چھِ اورینٹَل کوچنٛگ سینٹَر اَچھا ٹھیٖک اَدٕ حظ ٹھیٖک تُہۍ چھُو حظ پانے پَرناوان اَتہِ یہِ میتھ اَچھا ٹھیٖک کُل سین پٮ۪ٹھ چھِ ٹھیٖک تُہۍ چھُو حظ مَنتھلی فی ہٮ۪وان کِنہٕ تُہۍ چھُو ہٮ۪وان پَتہٕ آفٹر کمپُلیٖٹ اَچھا ٹھیٖک کوٗت حظ چھُو تۄہہِ ایٚٹتھس پٮ۪ٹھ یہِ فی تھوٚومُت ترٛی تھاوزَنٛٹ حظ ٹھیٖک چھُ اَدٕ حظ اِنشااللہ یِمو وۅنۍ اَدٕ حظ شُکریہ